أسۍ چھِ پننٮ۪ن کُلٮ۪ن خٲطرٕ زیادٕ کھۄتہٕ زیادٕ استعمال کران یَلہٕ میٚژ کیٛازِ کہِ یُس یَلہٕ میٚژ باغہٕ منٛز چھِ آسان سۄ چھِ آسان یَلے کیٛازِ تتھ منٛز چھُ کُل جلدی جلدی وۄپدان سُہ چھُ اصل گٕروتھ تہِ کران تتھ چھ مۄچر تہِ واریاہ جلدی گژھان تمے خٲطرٕ چھِ أسۍ کران باغہٕ میٚژ زیادٕ استعمال پتہٕ چھِ أسۍ تراوان زیادٕ کھاد چھِنہٕ أسۍ استعمال کران کینٛہہ أسۍ چھِ تراوان گایہِ ہُنٛد گُہہ تمہِ سۭتۍ چھِ تِم واریاہ پیداوار کُلۍ بنان یِم اسہِ پگہہ ضروٗرتس منٛز ضروٗرَت چھِ لگان